السلام علیکُم کٲشِر زبان چھےٚ اَسہِ پَنٕنۍ اَسہِ چھِ یہِ کٲشِر لنٛگویج پَنٕنۍ اَسہِ چھِ یہِ واریاہ اَصٕل کٲشِر لنٛگویج یہِ چھِ اَسہِ بَسٲتی کٔشیٖر منٛز یٲژ چَلان یہِ کٲشِر لنٛگویج باقِیَن مٕلکَن منٛز چھَنہٕ اَسہِ یہِ چلان کِہیٖنۍ اَسہِ ٲس یہِ کٲشِر زَبان اَمۍ سۭتۍ اوس واریاہ سَمٕج اِوان واریاہ یِمَن یِم اَن پَڑھ آسان یِم نہٕ یِم نہٕ اٮ۪جُکیٹٕڈ آسان تِمو سۭتۍ ہٮ۪کو کٲشِر پٲٹھۍ کَتھ کٔرِتھ تِمَن اوس یِوان سَمٕج یا بُزرٕگ ٲسۍ تِمو سۭتۍ ہٮ۪کہو کٲشِرۍ پٲٹھۍ کَتھ کٔرِتھ تِمَن چھی یِوان سَمٕج آز چھُ أزیُک زمان نوٚو ماڈَل کانٛہہ شُر زیٚوِ تٔمِس چھِ ہیٚچھناوان اُردو پٲٹھۍ کَتھ کَرٕنۍ اِنٛگلِش پٲٹھۍ کَتھ کَرٕنۍ یہِ پَنٕنۍ یِم کٲشِر لنٛگویج یہِ چھِنہٕ یِم یاد تھاوان اَسہِ چھِ پَنٕنۍ لینٛگویج اَصلی یِہوٚے تِکیٛازِ یِمَن پَزِ اَتھ پٮ۪ٹھ

تَوَقع تھاوُن کٲشِر زَبانہِ پٮ۪ٹھ تِکیٛازِ یہِ چھےٚ اَسہِ پَنٕنۍ لینٛگویج یہِ پَزِ نہٕ اَسہِ مٔشراوٕنۍ کِہیٖنۍ کیٛازِ یہِ أزیُک زَمان چھِ یہِ چھُ نوٚو ماڈَل آز چھِ یِم نٔوٕے نٔوٕے لینٛگویج ہیٚچھان یہِ کٔشیٖر یہِ کَشمیٖرَس منٛز اَسہِ پَنٕنۍ لینٛگویج چھےٚ کٲشِر زَبان یہِ چھَنہٕ یِم یاد تھاوان کِہیٖنۍ کیٛازِ پَگاہ أکِس بیٚیہِ کِس سۭتۍ کٲنٛسہِ اَگر نہٕ پوٚرمُت آسہِ کِہیٖنۍ یا کٲنٛسہِ آسہِ نہٕ سَمٕج یِوان اُردو کِہیٖنۍ یا اِنٛگلِش آسہِ نہٕ یِوان سَمٕج کینٛہہ تٔمِس ہٮ۪کو کٲشِرۍ پٲٹھۍ کَتھ کٔرِتھ کیٛازِ أزیُک نوٚو ماڈَل چھِ تِم چھِنہٕ کٲشِر پٲٹھۍ کَران کَتھ کِہیٖنۍ تِکیٛازِ اَسہِ چھِ واریاہ یہِ خۄش گژھان یہِ پَنٕنۍ یہِ کٲشِر زَبان چھِ واریاہ پَسَنٛد پَنٕنۍ یہِ کٲشِر زَبان واریاہ خۄش گژھان کٲشِر پٲٹھۍ کَتھ کَرٕنۍ ہَرٕ أکِس سۭتۍ تِکیٛازِ أتۍ چھِ یِوان سَمٕج جَلدی کانٛہہ آسہِ بُزَرٕگ کانٛہہ آسہِ اَن پَڑھ کٲنٛسہِ آسہِ نہٕ پوٚرمُت تٔمِس یِوان سَمٕج کانٛہہِ یِوان سَمجاونہٕ کٲشِرۍ پٲٹھۍ تِکیٛازِ اَسہِ پَزِ نہٕ یہِ پَنٕنۍ یہِ کٲشِر زَبان مٔشراوٕنۍ کِہیٖنۍ ہَرٕ أکِس سۭتۍ پَزِ کٲشِر پٲٹھۍ کَتھ کَرٕنۍ اَسہِ چھِ یہِ واریاہ خۄش گَژھان یہِ کٲشِر زَبان اَسہِ چھِ یہِ ییٚتہِ تہِ چَلان اَسہِ چھِنہٕ یِم باقِیَس بیٚیہِ کِس مٕلکَس منٛز پَنٕںۍ کٲشِر زَبان چَلان کِہیٖنۍ تِکیٛازِ اَتہِ چھَنہٕ یِوان یِمَن باقِیَن سَمٕج کِہیٖنۍ کٲشِر کیٛاہ گوٚو بیٚیہِ کِس مٕلکَس منٛز ییٚلہِ یہِ مٔشرٲوٕکھ ییٚلہِ پَنٛنیو یہِ کٔشیٖرِ کٔشیٖرکیو مَک مَکلٲو یہِ لینٛگویج ییٚلہِ پَنٛنیو یہِ کٔشیٖرکیو ہیٚچھ مطلب اُردو ہِندی پٲٹھۍ کَتھ کَرٕنۍ اِنٛگلِش پٲٹھۍ کَتھ کَرٕنۍ اُردو پٲٹھۍ کَتھ کَرٕنۍ یہِ پَنٕنۍ لینٛگویج مٔشرٲوٕکھ اَسہِ پَزِ نہٕ یہِ پَنٕنۍ یہِ کٲشِر زَبان مٔشراوٕنۍ کِہینۍ تِکیٛازِ اَسہِ چھِ یہِ واریاہ بہتریٖن زَبان واریاہ اَصٕل کٲشِر زَبان چھےٚ اَسہِ پَزۍ نہٕ یہِ مٔش مٔشراوٕنۍ کِہیٖنۍ کٲشِر پٲٹھۍ ٲسۍ گٮ۪وان کٲشِر پٲٹھۍ ٲسۍ بٲتھ وَنان کٲشِر پٲٹھۍ ٲسۍ سکوٗلَن منٛز أسۍ گٮ۪وان ٲسۍ سکوٗلَن منٛز أسۍ پرٛوگرام ٲسۍ بَناوان کٲشِرۍ پٲٹھۍ ٲسۍ بَناوان پرٛوگرام کٲشِرۍ پٲٹھۍ ٲسۍ وَنان بٲتھ أتی ٲسۍ واریاہ وَنان اَکی ساتہٕ کٲشِر پٲٹھۍ بٲتھ أتی اوس مَزٕ لَگان تِکیٛازِ یہِ کٲشِر پٲٹھۍ اوسُس پَنٕنۍ لینٛگویجِز یہِ اوس واریاہ پَسَنٛد اَسہِ واریاہ مَزٕ اوس لَگان یہِ کٲشِر زَبانہِ سۭتۍ کَتھ کَرنہٕ ہَرٕ أکِس سۭتۍ اوس مَزٕ لَگان کٲشِر پٲٹھۍ کَتھ کَرنہٕ کٲشِرۍ پٲٹھۍ اوس یِوان بٲتھ گٮ۪ونہٕ کٲشِرۍ پٲٹھۍ اوس یِوان کیٚنٛہہ تہٕ رِکاڈ تہٕ وَنٛنہٕ أتی اوس یِوان ہَرٕ أکِس سَمٕج یہِ کانٛہہ بُزَرٕگ آسہِ ہے کانٛہہ آسہِ ہے اَن پَڑھ کٲنٛسہِ آسہِ ہے نہٕ پوٚرمُت کٔہی کِہیٖنۍ نہِ زٔنۍ آسہِ ہے کانٛہہ بٔڑ زٔنۍ تٔمِس سۭتۍ ہٮ۪کہو کٲشِر پٲٹھۍ کَتھ تٔمِس یِوان سَمٕج یا کانٛہہ آسہِ نہٕ یِوان کٲنٛسہِ آسہِ نہٕ یِوان سَمٕج کیٚنٛہہ سُہ پَزِ تٔمِس پٮ۪وان کٲشِرۍ پٲٹھۍ سَمجاوُن تٔمِس یِوان اَصٕل پٲٹھۍ سَمٕج تِکیٛازِ اَسہِ چھِ یہِ پَنٕنۍ یہِ کٲشِر زَبان یہِ چھُ واریاہ بہتَریٖن اَسہِ پَزِ نہٕ یہِ گوایِن گواینہِ پَنٕنۍ یہِ کٲشِر زَبان کِہیٖنۍ اَسہِ پَزِ نہٕ یہِ مٔشراوٕنۍ کِہیٖنۍ تِکیٛازِ اَسہِ چھِ یہِ واریاہ بہتریٖن زَبان واریاہ اَصٕل زَبان چھِ اَسہِ یہِ کٲشِر زَبان أزِکۍ زٕم أزِکۍ مول موج یِم چھِ تِم چھِ پنٛنٮ۪ن شُرٮ۪ن ہیٚچھناوان اِنٛگلِش پٲٹھۍ کَتھ کَرٕنۍ اُردو پٲٹھۍ کَتھ کَرٕنۍ ہِندی پٲٹھۍ کَتھ کَرٕنۍ یہِ کٲشِر پٲٹھۍ چھِنہٕ ہیٚچھناوان کِہیٖنۍ تِکیٛازِ تِمَن چھِنہٕ یاد اَسہِ چھِ پَنٕنۍ لینٛگویج اَصلی کٲشِر اَوَے چھُس بہٕ وَنان ہَرٕ أکِس سۭتۍ گوٚژھ پَزِ کٲشِر پٲٹھۍ کَتھ کَرٕنۍ تِکیٛازِ یہِ چھُ واریاہ اَصٕل کٲشِر زَبان واریاہ یہِ چھِ ہَر أکِس یِوان سَمٕج بُزَرگَس یی سَمٕج اَن پَڑھس یی سَمٕج مےٚ کیٛاہ چھِ وَنان یہِ کٲشِر پٲٹھۍ مےٚ کیٛاہ چھِ کَرُن کٲشِر پٲٹھۍ مےٚ کیٛاہ چھِ وَنُن کٲشِر پٲٹھۍ مےٚ کیٛاہ چھِ یہِ وَنان مےٚ کیٛاہ چھُ کَرُن مےٚ کیٛاہ چھُ یہِ سَمجاوان أتی چھِ یِوان کٲشِرۍ پٲٹھۍ ہَرٕ کانٛہہ چیٖز سَمجاونہٕ ہَرٕ کانٛہہ چیٖز ونٛنہٕ ہیٚچھناونہٕ أتی چھِ یِوان یِمَن جلدی سَمٕج ییٚمۍ نہٕ پوٚرمُت آسہِ کِہیٖنۍ یا بُزرٕگ آسہِ کانٛہہ یا زٔنۍ آسہِ کیٚنٛہہ سُہ ہٮ۪کون سَمجٲوِتھ اَصٕل پٲٹھۍ کٲشِر پٲٹھۍ کَتھ کَرٕنۍ تِکیٛازِ أزِکۍ زَمانَس یَتھ زَمانَس منٛز آو فون سِسٹَم آو اِنٹَرنٮ۪ٹ آو اَتھ پٮ۪ٹھ ہیٚچھ یِمو نَیو نَیو جَوانو نَیو نَیو کوریو ہیٚچھ اَتھ پٮ۪ٹھ اُردو پٲٹھۍ کَتھ کَرٕنۍ اِنٛگلِش پٲٹھۍ ہِندی پٲٹھۍ کٲشِر زَبان چھِکھ نہٕ یاد کِہیٖنۍ کٲشِر زَبان چھِ یِم مٔشراوان تِکیٛازِ یہِ چھِنہٕ یِمَن پَے اَسہِ چھِ پَنٕنۍ بہتریٖن زَبان کٲشِر پَنٕنۍ بہتریٖن زَبان چھِ اَسہِ کٲشِر واریاہ اَصٕل کٲشِر زَبان چھِ اَسہِ یہِ چھِ اَسہِ ییٚتھۍ مٕلکَس منٛز زیادٕ چَلان تہٕ باقِیَن سِٹیَن منٛز چھِنہٕ چَلان کِہیٖنۍ تَوَے چھُس بہٕ وَنان یہِ مول موج ٲسِن پنٛنٮ۪ن شُرٮ۪ن ہیٚچھناوان کٲشِر پٲٹھۍ کَتھ کَرٕنۍ أتی چھِ یِوان اَصٕل پٲٹھۍ کَتھ کَرنہٕ أتی چھِ یِوان أکِس بیٚیہِ کِس سَمٕج یہِ کیٛاہ چھُ مےٚ وَنان أزیُک زَمانہٕ چھِ یِم چھِ آز ہیٚچھناوان ہِندی پٲٹھۍ کَتھ کَرٕنۍ اُردو پٲٹھۍ کَتھ کَرٕنۍ اِنٛگلِش پٲٹھۍ کَتھ کَرٕنۍ یہِ چھِنہٕ یِم سونٛچان اَسہِ چھِ پَنٕنۍ لینٛگویج کٲشِر پٲٹھۍ تَوَے چھُس بہٕ وَنان پَنٕنۍ بہتریٖن زَبان چھِ اَسہِ کٲشِر یہِ پَزِ نہٕ اَسہِ مٔشراوٕنۍ کِہیٖنۍ کٲشِر پٲٹھۍ أسۍ ٲسۍ بٲتھ وَنان کٲشِر پٲٹھۍ أسۍ ٲسۍ گٮ۪وان کٲشِر پٲٹھۍ أسۍ ٲسۍ ٹاپِک وَنان کٲشِر پٲٹھۍ أسۍ ٲسۍ نعت پَران کٲشِر پٲٹھۍ ٲسۍ تِلاوَت کَران أتی اوس سَمٕج یِوان أکِس بیٚیہِ کِس نہ یہِ کیٛاہ چھِ پَران تہِ یہِ کیٛاہ چھِ وَنان کانٛہہ آسہِ ہے نہٕ پٔرۍوُنۍ کِہیٖنۍ کانٛہہ آسہِ ہے بُزَرٕگ کانٛہہ آسہِ ہے زٔنۍ تٔمِس اوس یِوان سَمٕج یہِ کیٛاہ چھُ مےٚ وَنان کٲشِرۍ پٲٹھۍ ہَرٕ أکِس اوس یِوان سَمٕج کٲشِر پٲٹھۍ تِکیٛازِ اَسہِ چھِ پَنٕنۍ زَبان کٲشِر